اَسلام علیکُم اَسلام علیکُم اَہَن حظ تُہۍ چھِو ٹھیٖک آ سٲری ٹھیٖک تُہۍ ما چھُِو گیس ایجنسی پٮ۪ٹھ آ کَر واتہِ آرڈر پانہٕ چھَس نہٕ بہٕ گَرِ کیٚنٛہہ تُہۍ ؤنِو کَمہِ ساتہٕ یِیہِ بہٕ وُچھٕ نا بہٕ آسہٕ ہا تَمہِ ساتہٕ گَرِ نہَ بَہِہ بَجہِ آسہٕ نہٕ بہٕ گَرِ کیٚنٛہہ تَتہِ آسہِ نہٕ اَسہِ کٕہٕنٛۍ گَرِ ژورِ بَجہِ پتھ آسہٕ بہٕ گَرِ مگر دۄہَس چھِ آسان أسۍ آوُر اَوے دۄہَس ہٮ۪کو نہٕ أسۍ گَرِ ٲسِتھ کیٚنٛہہ آ چلو کیٚنٛہہ نہَ حظ چھُ پَرواے لاسٹَس أنۍ زیٚو تُہۍ ایچ پی ایچ پی

کیٚنٛہہ نہَ حظ پَرواے ییٚلہِ بہٕ گَرٕ واتہٕ سُلے تَمہِ برٛونٛٹھٕے بہٕ کَرہو تۄہہِ یورے فون ٹھیٖک چھَ حظ چلو کیٚنٛہہ چھُنہٕ تُلِو حظ بِہِو تیٚلہِ رۅبَس